آ سٲنِس گَرَس منٛز چھِ اَکھ غذا صدِیو پٮ۪ٹھ آمُت رَننہٕ سُہ گٔیٚے رازمہ دال رازمہ دال چھِ واریاہ برونٛہہ کالہِ پٮ۪ٹھ سٲنِس گَرَس منٛز رَننہٕ یِوان تہٕ سُہ چھِ أسۍ سٲری بٲژ کھٮ۪وان یہِ چھِ پَتھ کالہِ پٮ۪ٹھ آمُت کہِ رازمہ دال وارِ منٛز پنٛنہِ وۄپدٲیِتھ چھِ أسۍ سُہ ہۄکھناوان تہٕ پَتہٕ چھِ وَندَس کُن سُہ رَنان تَتھ سۭتۍ چھِ ہٮ۪کان أسۍ واریاہ چیٖز ترٛٲیِتھ علاوٕ مثلاً اَلہٕ چھِ ہۄکھناوان پَتہٕ چھِ تِمَن اَلہٕ ہَچہِ بَناوان تہٕ وَندَس چھِ تِم رازمہ دالہِ سۭتۍ ترٛٲیِتھ کھٮ۪وان گۄگجہِ چھِ رازمہ دالہِ سۭتۍ ترٛٲیِتھ کھٮ۪وان تہٕ یہِ سیُٚن چھِ أسۍ صدیو پٮ۪ٹھ أسۍ رَننہٕ یِوان سٲنِس گَرَس منٛز تہٕ کھٮ۪نہٕ یِوان رازمہ دالہِ سۭتۍ چھِ آنچار تہِ واریاہ زیادٕ مشہوٗر تہٕ واریاہ زیادٕ چھِ أسۍ تہِ کھٮ۪وان پنٛنِس گَرَس منٛز تہٕ تیٚمہِ سۭتۍ چھِ أسۍ سٲری لُطُف اندوز گژھان سُہ غذا چھِ اَسہِ واریاہ زیادٕ پَسنٛد تہٕ أسۍ سٲری چھِ سُہ غذا کھٮ۪تھ لُطُف اندوز گژھان